السلامُ علیکُم ٹھیٖک تُہۍ ییٚتَس وٲتۍ مٕتۍ چھُو نہ حظ اَتہِ پٮ۪ٹھ چھُ لگنو تۄہہِ وُنہِ پانٛژھ مِنَٹ مےٚ نِش واتنَس بہٕ چھٮ۪س بَرابَر ییٚتَس ڈیگی وَچان ہاسپِٹل چھُنہ ہاسپِٹَلَس نِش چھٮ۪س بہٕ بَرابَر تہٕ مگر تُہۍ چھُو مین مارکیٹَس نِش وٕکٮ۪نَس تَتہِ پٮ۪ٹھ لَگہٕ نو تۄہہِ بَرابَر مِ مےٚ نِش یِنَس تانۍ پانٛژھ مِنَٹ تہٕ مےٚ یورٕکٮ۪ن چھُ ییٚکیٛاہ سبزی دُکان وول تہِ تہٕ بیٚیہِ چھُ یورٕکٮ۪ن أکیٛاہ آٹوٗ یہِ چھُ کٕنان ہٮ۪نٚدٕ وٮ۪نٛد خبر یہِ چھُ عیلان یہِ کَران مایِکہِ پٮ۪ٹھ عیلان تہٕ ہٮ۪نٛدٕ وٮ۪نٛد ہٮ۪نٛدٕ وٮ۪نٛد تہٕ تُہۍ ما بوٗزیوٗ اَتنَسٕے چھُ تۄہہِ یُن بَرابَر تہٕ اَتنَسٕے تُلِو تُہۍ مےٚ تہٕ بہٕ کھَسہٕ گاڑِ أتی کیٛازِ مےٚ گوٚو واریاہ زیادٕ ژیر تہٕ بیٚیہِ چھُ ییٚتنَسٕے اگر نہٕ تُہۍ یتہِ لَگوٕ پَتہ کینٛہہ یہِ ہَسپَتال کَتَس چھ تہٕ یَتنَس سُہ چھُ بیٚیہِ فایَر سٔروِس تہِ تہٕ تُہۍ ہیٚکِو آرام سان وٲتِتھ بَس پانٛژَے مِنٛٹ لگہِ نو ؤلِو ییِو تُہۍ تہٕ بہٕ چھٮ۪س پیٛاران ییٚتِنَسٕے